اَگر أسۍ آز برونٛٹھ مطلب پَنٛژاہ ؤری شیٹھ ؤری وٕچھ ہو دُنیا چھےٚ کیٚنٛہہ مطلب ڈیولپ گژھان اِوالو چھا گژھان اِوالوِنٛگ چھےٚ گژھان دُنیاہَس گژھان أس مَگر کَم کیٚنٛژھا ٲس گژھان ییٖتِس ہۄتھ پٮ۪ٹھ نہٕ کیٚنٛہہ اَگر تُہۍ آز اَمِچ اٮ۪کزامپٔل وٕچھِو مطلب تۄہہ وَنہٕ بہٕ پَنٕنہِ مُلکٕچ کَتھ اِؤن کہِ ہِنٛدُستانٕچ یَتھ أسۍ آز بَنوومُت چھُ ہِندُستانَس منٛز ڈِجِٹل ڈِجِٹل اِن دِ سینٔس کیاہ گوٚو مطلب کہِ طور پر موبایل مطلب موبایلہٕ سۭتۍ کوٗتاہ ڈِجِٹلایز گوٚو یہِ اَمیُک مطلب گوٚو وٲلڈ چھُ گژھان ہر کانٛہہ کَنٹری چھِ گژھان دوہ کھۄتہٕ دوہ کھۄتہٕ دوہ ڈیولَپے چھےٚ سۄ گژھان اَمہِ سۭتۍ چھےٚ یِوان واریاہ بٔڑ چینح ییٚلہِ کُنہِ ییٚلہِ کانٛہہ نوٚو چیٖز تَیار چھُ گژھان سُہ چھُ اوٹومیٹِکٔلی اَثر پیوان مطلب اَثر کیاہ سُہ چھُ اوٹومیٹِکٔلی اَتھ مُلکَس ڈیولَپ کران